مےٚ ٲسۍ ہٲلۍ حظ اَسہِ ٲسۍ ہٲلۍ اصٕلی گَری کھیٚنَس کرنَس أسۍ ٲسۍ نہٕ یَتھ بازرِمِس کیٚںہہ پٮ۪ٹھ کیٚنہہ گری ٲسۍ رَنان سیُن سادٕ پٲٹھۍ اَصٕل پٲٹھۍ یہِ سیُن بَتہٕ پَنٛنہِ آیہِ پَنٛنہِ حِسابہٕ رَنان ٲسۍ کھیٚوان ٲسۍ اَدٕ اَتھ گَرِکِس اوس مَزا یِوان ٹھیٖک دۄہ کھۄتہٕ دۄہ ہیتُن یَتھ یہِ گژھُن ترقی گَژھنٕۍ یا ؤنۍ کیٚنَس زا وقت تہِ بدلیو ؤنکیٚنَس چھِ ؤنۍ نٔوی نٔوی چیٖز ؤنکیٚنَس چھِ ؤنۍ کیٚنَس سٲنِۍ یِم بَچہٕ یِمَن گوٚو عادت بارِم کھیٚنَس چھِنہٕ ؤنۍ مانٲنی یِم چھِ دَپان نہ سا اَسہِ گژھِ آسُن بازرٕکۍ کھیٚن چھیٚن کھیٚوان چھِ یِم یہِ بازرُک زیادٕ نَتہٕ ٲسۍ گَرَس منٛز بناوان گَریُک حِساب کِتاب اوس الگ تَتھ اوس مَزٕ تہِ تَتھ اوس سُہ اوس کھیٚنہٕ تہِ یِوان تٔمۍ سۭتۍ اوس صحت تہِ روزان ٹھیٖک تٔمۍ سۭتۍ اوس اِنسان بٮ۪مار نہٕ پٮ۪وان کانٛہہ کیٚنہہ نہٕ مگر یِم بازٕرٕکۍ چیٖز آیہِ یِم آیہِ ؤنۍ گوٚو اَسہِ یِمَو بَچَو کوٚر عادَت ؤنکیٚنَس اَسہِ یہِ یہِ کھیٚنَس اَسہِ تہِ چھِ گوٚو ؤنۍ عادت بازَر درایہِ مٔنٛزۍ أتی کران چھِ چکرا وُچھان چھِ اَتہِ چھِ یِم بَچہٕ یِوان مگر پیٖزا چھِ پسنٛد پیٖزا چھِ مےٚ یہِ پسنٛد سُہ چھِ یِوان سُہ چھِ یِوان کھیٚنہٕ تَتھ چھِ ژھوٚٹ ووٚٹ آسان سۭتۍ سُہ چھِ یِوان کھیٚنہٕ أسۍ حظ چھِ پرز کھیٚوان تِم تہِ چھِ آسان اَصٕل تَتھ تہِ چھِ مَزٕ آسان چِکَن تندوٗری چھِ آسان یا تندوٗری یہِ چھِ آسان تہٕ سُہ چھِ کھیٚوَن منٛز چھِ آسان تَتھ ٲٹھ پیٖس تَتھ چھِ آسان بنٲوِتھ تِم یِمٕے بہٕ چھَس ہٮ۪کان منٛز منٛز ٲٹھوٕے پیٖس تہِ کھیٚتھ أمۍ چِکنٕکۍ کیٛازِکہِ ؤنکیٚنَس یٔکیٛاہ چھِ ؤنکیٚنَس آو ؤنۍ وقتٕے یُتھٕے وٕ چھِنہٕ گَرِکِس حِساب کِتابٕے یِوان یِمَن بَچَن تہِ زیادٕ یِمَن گژھِ آسُن ؤنۍ نیبرِمٕے نیبرِم سٕے ہٲلۍ گٔمٕژ ہوٹَلہٕ کِسٕے اَتہِ أتھٕے یٔکیٛاہ چھِ موموز چھِ تِم چھِنہٕ مےٚ پسند کیٚنہہ یِم موموز چھِ مےٚ کھران یِم چھِنہٕ مےٚ پسنٛد کیٚنہہ یم موموز تٔمِچ چھِ مےٚ گژھان یہِ کَباب چھِ رِستہٕ چھِ اِتھٕے پٲٹھۍ یِم واریاہ وٮ۪ریٹی چھِ بازٕرَس منٛز ؤنکیٚنَس ہوٹلَن منٛز اٮ۪ولیبُل آسان تِم چھِ ہٮ۪کان اِنسان اَنٛنٲوِتھ کٔرِتھ تِم چھِ ہٮ۪کان کھیٚتھ تِکیٛازِ کہ یِم باقٕے یِم چیٖز باقٕے اوس نَتہٕ آصان گَرِکُے اصٕل ہُہ یہِ مگر ؤنۍ ژاو یہِ بازٕرُک ؤنۍ چھِ ہوٹلٕے یاتۍ ییٚتہِ پٮ۪مٕتۍ زیادٕ تہٕ وٕ چھِ أمۍ کُے سٲری پسنٛد کران اَنٛناوان ماز واز آرڈَر کَڑناوان تہٕ فلٲنۍ چیٖز سوٗزیٚو فِستٲنۍ چیٖز سوٗزیُو چِکَن سوٗزِیُو تُنٛدوٗری چِکَن یا یہِ کَباب سۄے اَنٛناوان آرڈَر پٮ۪ٹھ تہِ کھیٚوان چھِ تہٕ اَدٕ کیٛاہ یہِ اوس نہٕ اوتانۍ برونٛٹھ یہِ وقتہ کیٚنہہ ؤنۍ آو زمانہٕ تہِ نووٕے ؤنۍ آو یہِ زمانہٕ تہِ یُتھٕے ؤنۍ چھِ ؤنکیٚنَس شُرنٕے ہُنٛد پٮ۪وان بوزُن ؤنۍ چھِ یِم بَچہٕ کڑان بازَر پانَس سۭتۍ کُنہِ ساتہٕ اَسہِ چھِ ہاوان یِم چیٖز چھِ آسان کٔنٕنۍ یِم اٮ۪ولیبُل آسان یِم چِکَن چھِ آسان تِم وَزٕلۍ وَزٕلۍ أسۍ چھِ دَپان یہِ کیٛاہ یِم چھِ دَپان یہِ چھُو اَصٕل چیٖز کھیٚیُو تُہۍ تُہۍ وُچھُو مَزٕ کٔریُو مگر اَسہِ چھِنہٕ یِوان اوس نہٕ کھیٚنہٕ کیٚنہہ وٕ ییٚلہِ عادَت کوٚرُکھ وٕ ہیٚوکھ اَسہِ تہِ کھیٚتھ وٕ چھِ أسۍ یہِ کھیٚوان یِم چیٖز ہوٹلَن ۂنٛدۍ نَتہٕ ٲسۍ نہٕ یِمَن کُن اَسہِ یِم زیادٕ پسنٛد وَسنٛد آسان کیٚنہہ ؤنکیٚنَس چھِ ؤنۍ واریاہ وٮ۪رَیٹی اَتھ ہوٹلَن منٛز آسان پَتہٕ چھِنہٕ پتا یِم صاف چھا آسان ناصاف چھا آسان کیٛاہ چھا آسان کِتھ کَنہِ چھِ آسان آمُت رَنٛنہٕ کیٛاہ چھا سا کوٚرمُت تہِ مگر یِوان چھِ مَزٕ ؤنۍ نیٚبرِمِس کھیٚنَس أمۍ مزیٖد کیٛاہ وَنہٕ بہٕ ؤنۍ اَتھ متلِق نَتہٕ چھِ ؤنۍ کیٚنَس ییٚلہِ اِنسان گَرِ رَنہِ سبزی گَرِ رَنہِ سبزی رَنہِ تٔمۍ سۭتۍ چھِ اِنسان ٹھیٖک روزان باقٕے چیٖز یہِ ۂے وُن مےٚ اوتانۍ یہِ پیٖزٕہُک وُن مےٚ أمِس سورٕے أسۍ چھِ کھیٚون نیبرِم پیٖزا ویٖزا یِم چیٖز چھِ کھیٚوان چِکَن تہِ ہُتہِ یہِ تہِ سورٕے البتہ مگر اوتانۍ اوس گَرِکِس اوس مَزٕ یِوان یَتھ اوس سٔہ نَتہٕ چھِ ماز چھِ اَنٛناوان نِٹ چھِ اَنٛناوان سُتہِ چھِ رَنان گَرِ سُہ چھِ گژھان واریاہ اَصٕل تَتھ کیٛاہ